اَگرِ ٲسۍ گورمینٹ ہٮ۪لٕتھ کِیر سِکیٖمَن ہنز کَتھ کرو تہٕ واریاہ زیادٕ سِکیٖمہٕ چھِ آیُش مان بارت سِکیٖم چھِ آواز ہٮ۪لٕتھ اِنشورَنس سِکیٖم چھِ عام آدمی بی ما یوجنا سِکیٖم چھِ سینٹرل گورمینٹ ہٮ۪لٕتھ یہِ سِکیٖم چھِ تہٕ اَگر أسۍ یِہنز کَتھ کَرو تہٕ مےٚ چھِ کیٚنہہ ایویل کٔرمٕژ یِمن منٛز تہٕ کیٚنہہ چھِنہٕ کیٚنہہ اَگر أسۍ کَتھ کرو یِمن ہُند فٲیدٕ کُس چھُ تُلان تہٕ یِمن چھُ عام لُکھ چھ اَمہِ یِمن سِکیٖمَن ہُند فٲیدٕ تُلان کیازِ کہِ تِمَن چھِ اَمہِ سۭتۍ واریاہ مُشکِلات چھِ تِہنز کَم گژھان تہٕ اَتھ ہٮ۪کو أسۍ آنلاین تہِ آنلاین أسۍ ہٮ۪کَو أسۍ اٮ۪پلے کٔرِتھ اَتھ خٲطرٕ آنلایِن خٲطرٕ اَگر نہٕ گرِ کٲنسہِ چھُ فون تٔمۍ ہٮ۪کَن کٲنسہِ خدمَت سینٹرَس پٮ۪ٹھ گٔژھتھ یا کُنہِ سی ایس سی سیٚنٹرس پٮ۪ٹھ گٔژھتھ تَتہِ ہٮ۪کَن تِم تٔمِس ؤنِتھ اَسہِ حظ چھُ یِمَن سِکیٖمَن خٲطرٕ اٮ۪پلے کَرُن تہٕ تٔمۍ وَنن تِمن سورُے کِتھ پٲٹھۍ کیاہ چھُ کَرُن تہٕ وۄنۍ اَگر کٲنسہِ فون تہٕ انٹرنیٹ چھُ گرِ سُہ کرِ آنلایِن پوٹلَس پٮ۪ٹھ گوٗگلَس منٛز گژھِ تہٕ تَتہِ دِ آیُش مان بارت سِکیٖم ڈوٹ کومس پٮ۪ٹھ کِلِک تہٕ سُہ ہٮ۪کہِ آرام سان یِمَن سِکیٖمَن ہُند واریاہ زیادٕ فٲیدٕ تُلِتھ یمن ہُند چھُ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان کیازِ اَمہِ سۭتۍ چھِ عام لُکَن ہنز یِم مُشکِلات سُہ چھُ واریاہ زیادٕ کَم گژھان